گاڈنِٛگ چھِ یوٗجؤلی أسۍ کران یُس زَن یاڈ چھُ آنگُن چھُ تھوڑا بہت ایویلیبٔل تٔتھۍ منٛز چھِ أسۍ گاڈِنٛگ کران تھوڑا بہت لۄکٔٹ موکٔٹہِ سِکیٚلہِ پیٚٹھ یوٗجؤلی ییٚتہِ چھُنہٕ ہُہ ٹیریس کَنسیپٹ کیٚنٛہہ ییٚتہِ چھُ آسان چھتھ وغیرہ چھُ تَمہِ وجہہ سۭتۍ سُہ چھُ نہٕ آسان ییٚتہِ تِم ٹیریسٕز تہٕ نیبرِم پٲٹھۍ یا اَوُٹ سایڈ کَشمیٖر ییٚلہِ أسۍ وُچھو تَتہِ چھِ آسان تِمن ٹیریسٔز بیس تَتہِ چھُ آسان فِلیٹ سِسٹم تِمن چھِ آسان ٹیریس وغیرہ تِم چھِ گملہٕ وغیرہ تَتہِ لگان ییٚتہِ چھُںہٕ سُہ یوٗجؤلی سُہ سِسٹَم کیٚنٛہہ گَملہٕ تہِ چھِ لگان مَگر تَتھ لیولہِ پیٹھ چھِنہٕ گَملہٕ لگان کیٚنٛہہ تھوڑا بہت ییٚمِس وۅنۍ آنٛگُن وغیرہ ایویلیبٔل چھُ آسان سُہ چھُ کران تٔتھۍ منٛز گاڈنِٛگ اَگرٕے پریفریبٔل آسہِ تٔمِس سۄ گاڈنِٛگ اَدر وایز چھِ تھاوان یِتھٕے پٲٹھِۍ باغ وغیرہ بَنٲوِتھ تہٕ زیادٕ تر تہِ لوٗکھ چھِنہٕ گاڈنِٛگ منٛز اِنٹرَسٹِٔڈ کیٚنٛہہ اَلبتہٕ امِکۍ پوٚش وغیرہ چھِ وَوان یا باقٕے باقٕے کیٚنٛہہ کُلۍ چھِ وَوان یُس میوٕ وغیرہ چھُ دِوان دٲن کُلۍ ژٕنَن کُلۍ یا چیری وغیرہ ژوٗنٹھۍ تِم چھِ وَوان تِم لۄکچہِ لۄکچہِ سِکیٚلہِ پیٚٹھ آنگنَس منٛز تہٕ تٔتھۍ سۭتی چھِ تِم آسان باقٕے ٹیریسُک کَنسیپٹ چھُنہٕ ییٚتہِ کیٚنٛہہ ییٚتہِ چھُ یاڈ کَنسیپٹ